ہٮ۪لو السلام علَے وعلیکُم السلام تُہۍ چھُو حظ ٹھیٖک آ ٹھیٖک یہِ ؤنِو مےٚ تُہۍ چھُوا عقیٖدہ چھُوا تُہۍ چھُوا یِم ڈرٛاے فرٛوٗٹٕس وَے فرٛوٗٹس کٕنان آ تۄہہِ مطلب کَمۍ قٕسمٕکۍ ڈرٛاے فرٛوٗٹ چھِ تۄہہِ نِش اٮ۪ویلیبٕل دَراَصل اَسہِ چھِ ضوٚرَتھ اَکھ چھِ اَسہِ ڈوٗنہِ ضوٚرَتھ بیٚیہِ چھِ اَسہِ بادَم ضوٚرَتھ اَچھا یِمَن چھےٚ کنٛجہِ ہٮ۪تھ اَلگ کٕنٕنۍ تہٕ کنٛجہِ روٚستُے اَلگ کٕنٕنۍ تُہۍ ؤنۍوا مےٚ مطلب یِم کَنٛجہٕ ہٮ۪تھ چھِ تِمَن کیٛاہ چھُ گژھان یِم کَنٛجہٕ روٚستُے تِمَن کیٚاہ چھُ گژھان

اَچھا اۭں اۭں آچھا آچھا آچھا ٹھیٖک مےٚ ٲسۍ ضوٚرَتھ پانٛژھ کِلوٗ ٲسۍ مےٚ ضوٚرَتھ بادام تہٕ پانٛژھ کِلوٗ ٲسۍ مےٚ ضوٚرَتھ ڈوٗنۍ

تُہۍ ؤنۍوا مےٚ اگر بہٕ مطلب تۄہہِ نِش نِم پانٛژھ کِلوٗ ہُم پانٛژھ کِلوٗ تُہۍ ہیٚکوا مےٚ اَتھ کیٚنٛہہ کَم کٔرِتھ

اَچھا یہِ ؤنِو مےٚ تُہۍ یہِ کَتھ جایہِ چھُو تُہۍ اَصۭل پٲٹھۍ کَتھ جایہِ چھُو تُہۍ یہِ بِہِتھ آسان آچھا ٹھیٖک چھُ بانٛڈی پورہ اَدٕ سا چلو ٹھیٖک چھُ تیٚلہِ